ہٮ۪لو السلام علیکُم مےٚ حظ اوس ہار اَکھ نیُن تہٕ مگر مےٚ چھِنہٕ سُہ آز نیُن کیٚنٛہہ مےٚ چھِ پانٛژھِ شیٚیہِ دۄہہِ بیٚنہِ خانٛدَر مےٚ چھِ سُہ تٔتھۍ پٮ۪ٹھ نیُن اَدٕ حظ اَدٕ حظ